ییٚلہِ مَطلَب کُن چھُ آسان مےٚ گَژھُن دۄن دۄن ترٛیٚن دۄہن خٲطرٕ گَرِ چھ اَسہِ مطلَب پٕلانٹ چھِ اَسہِ کُلۍ مطلَب لَکٕٹۍ پوشہِ کُلۍ چھ گَملہٕ چھ گَملَن منٛز چھ کلۍ تِمَن بہٕ چھِس صُبحٲے وَتھان بہٕ گَژھہٕ گۄڈٕ تِمَن سٲرنی آب تَراوٕنۍ تہٕ تمہِ سۭتۍ چھِ یِم تاز روزان بیٚیہ چھِ تِم پَتہٕ اَصٕل اَصٕل بٔڑ چھِ تِم گَژھان ییٚلہِ نہٕ بہٕ تمہِ دۄہ وۄنۍ یِم نہٕ پَتہِ بہٕ گَرِ آسٕے تہٕ بہٕ چھس پَتہٕ وَنان مےٚ چھا بیٚنہِ پَتہٕ چھِ سۄے تِمَن مطلَب دیان تھاوان سۄے چھِ تِمَن آب واب دِوان ییٚلہِ نہٕ بہٕ گَرِ آسٕے تہٕ نَتہ چِھَس بہٕ پانَے دِوان تِمَن